سرینَگرَس منٛز چھِ وُنکٮ۪نَس پرٛوجیکٹہٕ چَلان سُمارٹ سِٹی یَتھ منٛز یِمو واریاہ واریاہ چیٖز نٔے بَنٲو لال چوکَس منٛز بَنٲو یِمو اَکھ ٹی وی لوگُکھ اٮ۪ل اِی ڈی بوٚڈ لوٚگ یِمو فَموار لٲگِکھ لایٹہٕ لاجَکھ بیٚیہِ کیٛاہ چھِ اَتھ وَنان پولو وِِیو مارکٮ۪ٹ شوٗرُک تَتھ لٲگِکھ ٹٲل تور چھِ گَژھان ایٮٚنٹَرٹین کَرنہِ وُنکٮ۪نَس سٲری کٲشِرۍ تِمَن چھُ تَتہِ مَزٕ لَگان بیٚیہِ چھُ تٔتھۍ سۭتی یِوان بیٛاکھ پو پولو گرٛاوُنٛڈ تور تہِ چھِ گَژھان تَتہِ تہِ چھُ مَزٕ لَگان بیٚیہِ چھِ تٔتھۍ سۭتۍ یِوان پارَک اَکھ تور تہِ چھِ گَژھان بیٚیہِ چھِ ییٚتہِ مطلب واریاہ واریاہ چیٖز تہِ چھِ پارکہٕ چھِ پرٛتاپ پارک چھےٚ ییٚتہِ چھِ بادام واری چھےٚ ییٚتہِ چھِ ڈَل چھُ نِشاط باغ چھُ شالماور چھُ ہاروَن چھُ ییٚتہِ چھِ واریاہ واریاہ یِم بیٚیہِ چھُ ییٚتہِ بخشی سِٹیڈیَم لٔڑکَن ہٕنٛدِ خٲطرٕ یور تِم گِنٛدنہِ چھِ گژھان تَتھ چھِ تَتھ چھِ تھوڑا بہت ٹِکٹہٕ خٲطرٕ آسان پۅنٛسہٕ وۅنٛسہٕ دِنۍ تَمہِ وِزِ یِتھُے میچ ویچ آسہِ یِتھٕ کٔنۍ کہِ سارنٕے جایَن چھُ آسان تہٕ بیٚیہِ چِنار پارَک چھِٚ ییٚتہِ بیٚیہِ سینِما ترٛٲوۍ یِمو اوترے تَتھ گوٚو کَمٕے ٹایِم سُہ ترٛوو یِمو ییٚتہِ اَپٲری کِنٮ۪تھ تہٕ تور تہِ چھِ گژھان تَتہِ تہِ چھِ کَران مَزٕ سٲری لُکھ ییٚتہِ أنٛدۍ پٔتۍ یِم تہِ بَسان چھِ بیٚیہِ چھِ ییٚتہِ شامَن شامَن نیران زیادٕ نٮ۪بَر رٮ۪تہٕ کالہِ پَتہٕ چھِ گَژھان ڈَل ڈَلَس نِش چھِ بیٚہوان تَتٮ۪ن چھِ کَران پانہٕ ٲنۍ کَتھ باتھ ہُہ یہِ بیٚیہِ شِکارا رایِڈ کَران تَتھ تہِ چھُ مَزٕ لَگان چار چِنٲری تَران ٹیٛوٗرِسٹہٕ چھُ آسان تِمَن سۭتۍ کتھ باتھ کَران تہٕ یِم چھِ کیٚنٛہہ کیٚنٛہہ چیٖز ییٚمہِ سۭتۍ ییٚتہِ اینٹَرٹین بیٚیہِ ایٚکٹیٛوِٗٹیٖز چھِ گَژھان سُپورٹٕس تہِ بخشی سِٹیڈیم ہُپٲرۍ یَپٲرۍ تہٕ یِم چیٖز چھِ